گانٛدربَلَس منٛز چھِ واریاہ لوکَل چیرِٹیبل کمیوٗنِٹی آرگَنایزیشن یِم لُکَن ہِنٛدۍ مُفاد خٲطرٕ واریاہ کٲم چھِ کَران ییٚتہِ چھِ ڈِفرنٛٹ کمیوٗنِٹی آرگنایزیشن جیسے الیاسیٖن آرگَنایزیشن یا ہوپ ڈِس ایبلٹی سٮ۪نٹَر چھُ یِم کمیوٗنِٹی چھِ واریاہ کٲم کَران لُکَن خٲطرٕ یِم ہَفتہٕ پتہٕ ہَفتہٕ لُکَن منٛز کَمزور لُہ کَمزور لُکَن تام اِمداد واتناوان چھِ یِم زَن فاینینشلی ویٖک لُک چھِ آسان تِمن تام یِم ہَفتہٕ پَتہٕ ہَفتہٕ کھٮ۪ن چٮ۪ن تہٕ باقی آیٹَم واتناوان یُس یہِ ہوپ ڈِس ایبلٹی سٮ۪نٹَر یُس گانٛدَربل وٲیِلَس منٛز چھُ یِم چھِ لُکَن خٲطرٕ ڈِفرنٛٹ فیسلٹیٖز پرٛووایِڈ کَران یِم چھِ جِسمٲنی طور موزوٗر آسَن تِہِنٛدِ خٲطرٕ چھِ یِم تمن چھِ یِم فیسلٹیٖز پرٛووایِڈ کَران تمن خٲطرٕ چھِ یِم سَہارٕ بَنان تِہِنٛدِ خٲطرٕ چھِ یِم ویٖل چیرٕز یا کَنن بوٚزنٕچ مِشیٖنہٕ یا باقی چیٖز دٕستِیاب تھاوان یا باقی چھِ یِم جِسمانی طور مازوٗر بَچہِ چھِ یِم آسان تِمن چھِ یِم سِکِل ہیٚچھناوان یُتھ تِم زِندگی منٛز بییہِ کٲنٛسہِ اِنسانَس پٮ۪ٹھ بییہِ کٲنٛسہِ اِنسانَس پٮ۪ٹھ ڈِپیٚنڈنٛٹ نہ روزَن تہٕ پَنُن پَننہِ خٲطرٕ ہیکَن آمدٕنی کینٛہہ زیٖنِتھ